وعیلکم اسلام آ شُکر شُکر الحمد اللہ تُہی چھِوحظ ٹھیٖک اصٕل پٲٹھۍ آ آ آ آ آ اہن حظ سی سی ٹۍ وی انسٹالیشنہِ پٮ۪ٹھ چِھ اچھا اچھا ٹھیٖک ٹھیٖک لاسٹ ٹایم کرے اتہِ کینہہ سی سی ٹی وی کیمرہ اسہِ انسٹال چھےٚ صحیح کتھ کیاہ حظ خیریتی چھِ حظ اۭں اۭں اوہ اوہ یُس نا سُہ گیٹس پٮ۪ٹھ لاجو اچھا اَسہِ گٔیے آلموسٹ اتھ ٲٹھ نَو ریتھ لٲگۍ مٕتس یِمن کیمرہن مےٚ باسان ٹھیٖک ٹھیٖک کَتھ آیم سمٕجھ کَتھ آیم سمٕجھ تُہنز اچھا تُہی ؤنیو مےٚ یہِ یِم چھا ٹوٹل ٲسۍ تۄہہِ پٕنٛژٕہ کیمرہ لٲگۍ مٕتۍ اَسہِ نا پٕنٛژٕہو منز چھا پانژھ نان فنگشِنل وٕنکیٚس کٕہٲنۍ تہِ کٕہٲنۍ تہِ پرواے چُھ نہٕ کٕہٲنۍ دوٚپمو کٕہٲنۍ تہِ پرواے چُھ نہٕ بہٕ کَرٕ کٲم یا انشاءاللہ پگہہ یِمہٕ بہٕ پانے سۭتۍ بیٚیہِ انہٕ بہٕ پانس سۭتۍ اکھ ٹیکنیشن اکھ سۭتۍ أسۍ کرو کوٗشش اسہِ بہٕ وٕچھِ پانے اتھ کیاہ پرابلم چھِ یم کمہِ حسابہٕ چھ ِخراب یمِ چھا کیمرٕے خراب کِنہٕ یِم چھِ مطلب ڈیٹا چُھنٕہ یِمو سٹور کوٚرمُت بہٕ دِمہٕ اتھ پگہہ نظر اگر باسیو مےٚ پاسبلٹی تہٕ ہیٚکہِ ڈیٹا رِکَور گٔژھتھ آسہِ تتھ منٛز فیٖڈ گوٚمُت اگر نہٕ تہٕ آ کٕہٲنۍ تہِ پرواے چُھ اتھ خٲطرٕ چھِ ایپلِکیشن یوان ییٚمہِ ایپلِکیشن تھرٗو أسۍ تۄہہِ یہِ فونس سۭتۍ دِمو کَنیکٹ کٔرتھ تُہی ہیٚکو پَتہٕ سورے مطلب فونس پٮ۪ٹھ وٕچھتھ آ سُہ چیٖز حظ چُھ پاسِبٕل سُہ چیٖزچھِ ہٮ۪کان سُہ چیٖزچھِ ہٮ۪کان تۄہہِ کوٗتاہ نِیوٕ تۄہہِ نِیوٕ لۄکٕٹے کِنہٕ بٔڑٕے نیو تۄہہِ اچھا ٹھیٖک کٕہٲنۍ تہِ پرواے چُھنہٕ بہٕ دِمہٕ تۄہہِ ہاڑ ڈِسک ٹیرا بایٹ دۄیہِ ترٕٛہ شێیہِ ترٕٛہ سۄے سۄتہِ اَنہٕ بہٕ پگہہ انشاءاللہ پگہہ وٲتۍ یمو ٲسۍ نَفر زٕ ہیتھ یِمہٕ بہٕ سۭتۍ انشاءاللہ بہٕ دِمہٕ تۄہہِ پگہہ ہُمن تہِ تَمے حساب تَمے حساب انہٕ بہٕ ٹیرا بایٹ کانہہ ہاڑ ڈِسک واریاہ بٔڑ پہمتھ یتھ منٛز سُہ سورُے ڈیٹا فیٖڈ گَژھِ سُہ روزِ واریاہ بہتر چُھ نا ٹھیٖک چلو انشاء اللہ پگہہ وٲتۍ أسۍ کٕہٲنۍ تہِ پرواے چُھنہٕ انشاءاللہ پگہہ وۄتُس بہٕ انشاءاللہ دِمہٕ بہٕ تۄہہِ سورُے مسلہٕ حل کٔرتھ اوکے اوکے چَلو اسلامُ علیکُم